اگر أسۍ کَتھ کَرو یِم رسم و رِواج یا یِم کَلچرَل فیٚسٹِوَل مَناونہٕ چھِ یِوان بارہمولاہَس اَنٛدَر تہٕ واریاہَن جایَن چھُ یِوان مَناونہٕ یُس کہِ ہر کانٛہہ مُسلمان چھُ مناوان سۄ گٔے عیٖد تہٕ مُسلمانَن چھِ زٕ عیٖد آسان لۄکٕٹۍ عیٖد تہٕ بٔڑ عیٖد لۄکٕٹۍ عیٖد چھِ مَناونہٕ یِوان ییٚلہِ زَن ماہِ رمضان چھِ ختم گژھان تہٕ تَمہِ پَتہٕ چھِ لوٗکھ خوشی مَناوان تہٕ پَتہٕ چھِ عیٖد آسان عیٖدُک مطلب چھُ آسان خوشی یِتھَے کَنۍ بٔڑ عیٖد یَتھ منٛز قُربان چھِ یِوان کَرنہٕ یہِ چھِ ڈایَن دۄہَن روزان تہٕ سٲری مُسلمان چھِ قُربان کَران تہٕ یِتھ کَنۍ زَن باقٕے چھِ آسان عُرسہٕ چھِ آسان واریاہَن ہُنٛد تہٕ رفیع آباد سایڈَس منٛز چھُ یُس شِنہٕ دۄہ چھُ یِوان مَناونہٕ یِتھَے کٔنۍ چھُ نَوروز تہٕ نَوروز چھُ یِوان مَناونہٕ یہِ چھُ مارچَس منٛز یِوان مَناونہٕ تہٕ اَمہِ دۄہ چھِ واریٚن منٛز یِوان سَبزی کیٚنٛہہ کُلۍ وُلۍ لاگنہٕ تہٕ یُس سٔیِد جانباز ؤلی چھُ ؤلی صٲب رحمتُہ اللہ علیہ أمۍ سُنٛد عُرسہٕ چھُ مناونہٕ یوان تہٕ بارہمولہ ضلعَس منٛز چھِ واریاہ زیادٕ ٹرٛیٚڈِشنَل بِلیٖف یا یِمَن پٮ۪ٹھ یقیٖن یِوان تھاونہٕ تہٕ یِتھَے کَنۍ اَگر أسۍ وُچھہوکھ یِم زَن کہِ مُسلمان چھِنہٕ یعنی کہِ نان ہندوٗ نان مُسلِم تِم چھِ ہولی مَناوان دیوالی مَناوان تہٕ تِمَن ہُنٛد چھُنہٕ مےٚ خاص زیادٕ پَتہ کِہیٖنۍ تہٕ دیوالی چھِ آسان شاید یَتھ منٛز دِییے چھِ یِم جَلاوان کہِ رام آو ییٚمہِ پٮ۪ٹھ واپَس وَنواہَس پٮ۪ٹھ اِتھَے کَنۍ ہولی چھِ اَکھ رَنٛگَن ہُنٛد مَناونہٕ یَوان